اسلامُ علیکُم سَر آ سَر یہِ ٲسۍ مےٚ بُک کَرنۍ واپَس از یہِ چھِ بِیالجی ہِنٛز بُک یہِ اَکھ چھِ یہِ بَیالجی ہِنٛز بیٚیہِ چھِ ایٚگرِکَلچَرٕچ یہِ بُک یہِ چھِ نیٖم راج سُلطان تہٕ یِم ٲسۍ مےٚ واپَس کَرٕنۍ یِم زٕ بُک

اۭ مےٚ حٲز چھُ ناو حَیبا تہٕ ریٚجِسٹرٛیشٮ۪ن نَمبَر چھُ بی ایس ایس ٹوٗ تھَوزَنٛڑ ٹُویٚنٹی

اۭ ایٚکچُؤلی اسہِ ٲس تھوڑا گَرِ پرٛابلِم رَژھا بہٕ ہیٚچِس نہٕ کالج یِتھٕے تِمَن دۄہَن تہٕ امہِ موٗجوٗب کٕر مےٚ یہِ لیٹ واپَس نَہ تہٕ آسِہا مےٚ کٔرمٕژ تِمنےٕ دۄہَن مےٚ چھِ پَتہہ کہِ اَسہِ چھُ کالجہِ دَہنےٕ دۄہَن ہیٚکان بُک نِتھ تہٕ مےٚ آسِہا کٕرمٕژ اووترٕ مگر مےٚ گےٕ پانٛژ شےٚ دۄہ اَتھ لیٚٹ تِکیاز اسہِ ٲس تھوڑا گَرِ کٲم اَمی موٗجوٗب بہٕ ہیچِس نہٕ یِتھٕے کالج یہٕ مہٕ حٲز چھِ پَتہ اَسہِ گَرِ گَژھِ ہا مَطلَب اِشوٗ وِشوٗ تہٕ مےٚ ٲس نِمٕژ آلریٚڈی بُک تِکیازِ اسہِ اوس ایٚکزام ایٚکزام خٲطرٕ ٲس مےٚ واریاہ زیادٕ ضروٗری نِنۍ اسہِ چھُ تَوٕے لایبریری سکوٗلس منٛز البتہ گوٚو مےٚ اتھ مَسلہٕ تھوڑا تہٕ امہِ موٗجوٗب پٮ۪و مےٚ یہِ لیٹ کَرُن تہٕ بہٕ چھٮ۪س وارِیاہ زیادٕ اَتھ خٲطرٕ مٲفی مَنٛگان تۄہہِ

تَمہِ دۄہ سَر گوٚو مےٚ مٔشتھٕے مےٚ ٲس گَرِ تھٲمٕژ بُک مےٚ ٲس مےٚ ٲس گَرِ تھٲمٕژ کِتاب تاکھچٮ۪س پٮ۪ٹھ تہٕ مَگر بہٕ ییٚلہِ درٛایَس کالج مےٚ گوو مٔشتٕے بیگَس منٛز بَرُن تِکیازِ ایٚکزامٕچ ٹیٚنشن ٲس تہٕ اَمہِ موٗجوٗب اَہن حٲز تُہۍ ؤنِو مےٚ تُہۍ دِیِو مےٚ مےٚ کوتہَہ چھُ فایِن بَرُن تہٕ بہٕ بَرٕ فَینٕے مگر پٔر ڈیے مَہ چھُ سَر اسہِ کھسان پَنٛژاہ اسہِ چھُ کھَسان تھٔٹیٖ رُپیٖز ترٛہ ہَے ترٛہ ہَے رۄپیہِ اچھا ٹھیٖک نہ حٲز سَر بہٕ بَر وٕنۍ وٕنۍ کیٚنسےٕ یہِ فَیِن تُہۍ پیٚرِو پانٛژ مِنَٹ تہٕ بہٕ وٕچھِ ایٚکاونٛٹَس منٛز پونٛسہٕ بہٕ یِم کٔڈِتھ تہٕ بہٕ دِمو تۄہہِ یہِ فَایِن تہٕ تُہۍ کَر نٲوِو مےٚ یہِ بُک وُک مےٚ چھُ پَتہٕ نَیہِ بُک وَنۍ نِنۍ تیٚلہِ تہٕ بیٚیہِ چھِ مےٚ وُمرِ پَرناوٕنۍ چَلو یہِ بِل یہِ بَرٕ بہٕ فَایِن امہِ پَتہٕ ہیٚکہٕ بہٕ بُک نِتھ کِنہٕ بہٕ ہیٚکہٕ فِلحال بُک نِتھ چَلو ٹھیٖک چھُ چَلو وعلیکُم السلام